مےٚ اوس کوٚرمُت پنٛدہ جوٗن ایٚمیزان پٮ۪ٹھ آرڈر تہٕ ای کام یُس چھُ اننت ناگ تِمو کوٚر مےٚ وُہ جوٗن سُہ ڈیٚلور کہِ بہٕ چھَس تِمن شُکریہ کران ادا کہِ تِمو کوٚر مےٚ آن ٹایم آرڈر ڈیٚلور تہٕ بیٚیہِ یُس تِمن ڈیٚلؤری باے اوٗس سُہ اوٗس واریاہ کاپریٹِو تہٕ بیٚیہِ ٲسۍ تِہنٛز ڈیٚلؤری آن ٹایم